ہٮ۪لو اسلام علیکُم مےٚ حظ ٲس کَرٕنۍ کٲم یہِ مےٚ اوس آنلایِن کَرُن یِم حظ پَلو آرڈَر تُہۍ ؤنِو حظ مےٚ تُہۍ ؤنِو مےٚ ریٹ کیٛاہ چھِ ووٗل کٔے چھُ گژھان کاٹَن بہٕ کَرو تۄہہِ آنلایِن پیمٮ۪نٛٹ تہٕ بہٕ وَ بہٕ ترٛاوو اٮ۪ڈرٮ۪س أتھۍ اٮ۪ڈرٮ۪سٮ۪س پٮ۪ٹھ ترٛٲۍ زیو مےٚ ٹھیٖک چھِ حظ اَد حظ